گورمٮ۪نٛٹ چھِ واریاہ سِکیٖم دِوان اَسہِ زِ واریاہ زیادٕ سِکیٖم دِوان یِم یِم سِکیٖم چھِ کُنہِ ساتہٕ چھِ یِم یِم چھِ فِرٛی علاج کَران واریاہ واریاہ کینٛہہ دِوان زِ گورمٮ۪نٛٹ چھِ کُنہِ ساتہٕ سٕکالَر شِپ تہِ دِوان سُہ تہِ چھِ فِرٛی یُک آسان زِ بہٕ چھُس زیادٕ تر پرٛایویٹ گژھان کیٛازِکہِ یہِ وَنہٕ بہٕ ییٚلہِ پرٛایویٹ چھِ أسۍ گژھان تَتہِ چھِ وا تَتہِ چھِ واریاہ زیادٕ اَصٕل ٹرٛیٖٹ کران تَتہِ چھِ تَتہِ چھِ اَصٕل ڈاکٹر آسان تَتہِ چھِ واریاہ زیادٕ صفٲیی آسان زِ ییٚلہِ گورمٮ۪نٛٹَس چھِ أسۍ گژھان گورمٮ۪نٛٹ ہَسپتالَس منٛز تَتہِ چھِنہٕ آسان اَصٕل تَتہِ چھِنہٕ اَصِل فیسَلٹی آسان کینٛہہ بیٚیہِ چھِنہٕ تَتہِ بیٚیہِ چھِنہٕ تَتہِ آسان تِژھ صفٲیی تہِ کینٛہہ تَتہِ چھِ ڈاکٹر آسان مگر تِم چھِنہٕ وَقتَس پٮ۪ٹھ تَتہِ آسان ڈیوٗٹی کینٛہہ کُنہِ ساتہٕ چھِ آسان کُنہِ ساتہٕ چھِنہٕ تِم آسٲنی بیٚیہِ چھِ واریاہ زیادٕ گَنٛدٕگی تَتہِ آسان اِسی لیے چھُس بہٕ زیادٕ پرٛٮ۪فَر کَران پرٛایویٹ ہَسپَتالَن منٛز گژھُن تَتہِ چھِ زیادٕ صفٲیی آسان اگر رۄپیہِ دَہ علاوٕے گژھو اَسہِ چھِ علاج اَصٕل کَران